اَسلامُ علیکُم بہٕ حظ چھَس روزان بانٛڈی پورہ بانٛڈی پورہَس کوٗنَس پٮ۪ٹھ اَسہِ ہسا چھِ واریاہ مُشکِلات گژھان اَسہِ أسۍ نَہ حظ چھِنہٕ اگر حظ اَسہِ راتھ کیُتھ بٮ۪مار وٮ۪مار گژھِ اَسہِ نَہ حظ سُہ چھَنہٕ اٮ۪ملَنٕس تَتہِ آسان کِہیٖنۍ اگر حظ اَسہِ راتھ کیُتھ بٮ۪مار گژھِ کانٛہہ اَسہِ چھَنہٕ اٮ۪ملَنٕس وٮ۪ملَنٕس آسان کِہیٖنۍ بیٚیہِ حظ چھِ پٮ۪وان اَسہِ اَسہِ حظ چھُ بانٛڈی پورہ تہِ حظ چھِ بانٛڈی پورہ بانٛڈی پورہ رَلان سوپرَس سۭتۍ اَسہِ حظ چھِ واریاہ مُشکِلات یِوان اَسہِ حظ چھُ لگان سوپَر گژھان سوپَر گژھان زٕ گٲنٛٹہٕ اَسہِ حظ چھِ واریاہ مُشکِلات یِوان یِتھ کٔنۍ اَتہِ یِتھ کٔنۍ ہسا ڈِسٹِرٛک چھِ آسان مطلب یِتھ کٔنۍ ہسا شہرَس فٮ۪سَلٹی گاڑِ چھِ آسان تِتھ کٔنۍ نَہ حظ چھِنہٕ اَسہِ گاڑِ بانٛڈی پوراہَس کِہیٖنۍ فٮ۪سلٹی آسان اگر ہسا پَتہٕ اَسہِ راتھ کیُتھ بٮ۪مار گژھِ کانٛہہ تِم ہسا چھِ أسۍ پَتہٕ بانٛڈی پورہ نِوان بیٚیہِ اگر حظ ڈیٚلؤری کیس ویس آسہِ سُہ حظ چھِ پٮ۪وان اَسہِ اٮ۪ل ڈی نیُن اٮ۪ل ڈی نیُن یہِ حظ چھِ پٮ۪وان اَسہِ اٮ۪ل ڈی نیُن اَسہِ حظ چھِ واریاہ مُشکِلات گژھان اَسہِ نَہ حظ چھُنہٕ ہٮ۪کان تِمَن سۭتۍ والٮ۪ن نَہ حظ چھِنہٕ پَتہٕ بَتہٕ میوٚنٛڈ یا چایہِ دام بنان اَسہِ حظ چھِ واریاہ مُشکِلات یِوان اگر ہسا بیٚیہِ اَسہِ یہِ ڈیٚلؤری کیس حظ یہِ حظ چھِ پٮ۪وان اَسہِ اٮ۪ل ڈی نیُن نَتہٕ حظ چھِ پٮ۪وان اَسہِ رُنیٖوارا نیُن مگر اَسہِ حظ چھَنہٕ تیٖژاہ فٮ۪سلٹی گاڑٮ۪ن ہِنٛز بانٛڈی پورہ کِہیٖنۍ نَہ حظ چھِ اَسہِ اَسہِ راتَس اٮ۪لیبٕل آسان اٮ۪ملَنٕس کِہیٖنۍ تہٕ یہِ نَہ حظ چھِ اَسہِ اٮ۪ملَنٕس راتَس آسان کِہیٖنۍ مگر اگر ہسا أسۍ راتھ کیُتھ بٮ۪مار گژھِ اَسہِ اَسہِ ہسا چھُ واریاہ مُشکِلات گژھان اگر حظ اَسہِ یا راتھ کیُتھ دَنٛدَس دود کَرِ اَسہِ نَہ حظ چھَنہٕ چھَنہٕ دَنٛدٕ ڈاکٹر سٕنٛز فٮ۪سَلٹی تہِ اَتہِ کِہیٖنۍ راتَس آسان پَتہٕ حظ چھِ اَسہِ پٮ۪وان رٲتھ کیُتھ نیُن واریاہ بَنٛڈٕپوٗر ہسپَتالَس منٛز اَسہِ ہسا چھِ راتَس راتھ کیُتھ واریاہ مُشکِلات گژھان اَسہِ حظ چھِ واریاہ مُشکِلات اگر اَسہِ پرٛٮ۪گنِٹ زٔنۍ تہِ چھِ آسان اَسہِ ہسا چھِ واریاہ مُشکِلات گژھان اَسہِ حظ ٲس سٮ۪ٹھاہ مُشکِل گژھان مگر اَسہِ حظ چھِنہٕ تِتھ کٔنۍ فٮ۪سَلٹی گاڑٮ۪ن ہِنٛز کِہیٖنۍ نَہ حظ چھِ اَسہِ نَہ حظ چھِ اَسہِ راتَس اٮ۪ملَنٕس اَتہِ آسان اگر حظ اَسہِ بٮ۪مار گژھِ کانٛہہ اگر حظ اَسہِ اٮ۪ملَنٕس آسہِ ہے أسۍ ہسا بَرٕہون اٮ۪ملَنسَس بٮ۪مار تہٕ واتناوون بانٛڈی پورہ ہسپَتال یا والہون شَہر ہسپَتال یا ڈیٚلؤری پرٛٮ۪گنِٹ زٔنۍ چھِ آسان اگر حظ اَسہِ راتَس اٮ۪ملَنٕس آسہِ ہا تُلہون اٮ۪ل ڈی نِمہون یا رُنیٖوارا ہسپَتال نِمہون مگر اَسہِ نَہ حظ چھَنہٕ اٮ۪ملَنٕس وٮ۪ملَنٕس تہِ کِہیٖنۍ اَسہِ ہسا چھِ واریاہ سخ سختی اَسہِ ہسا چھِ واراہ سٮ۪ٹھاہ اَسہِ ہسا أسۍ حظ چھِ بَنٛڈٕپوٗرکِس کوٗنَس پٮ۪ٹھ روزان اَسہِ ہسا چھِ واریاہ واریاہ مُشکِلات یِوان اَسہِ ہسا چھِ واریاہ واریاہ سَختی گاڑٮ۪ن ہِنٛز آسان